سَپوٹٕس چھِ سانہِ کوٚمنِٹی منٛز واریاہ اَصٕل کِردار عطا کَران سَپوٹسہٕ سۭتۍ چھِ أسۍ فِٹنیٚس بَڑان بیٚیہِ چھِ سٲنۍ ڈیڈِکیشَن ہُران سَپوٹٕس کہِ وجہ سۭتۍ چھِ سون ڈِسپٕلِن ہُران بیٚیہِ چھِ أسۍ ہیٚلدی روزان